ہیٚلو اسلامُ علیکُم وعلیکُم اسلام ٹھیٖک چھِو حظ آ شُکُر الحمدُاللہ ؤںِو حظ کیٛاہ اوس ضروٗرت

کیٛاہ کیٛاہ چھُو تۅہہِ بناوُن اکھ چھِ تۅہہِ سلاد بناوٕنۍ حظ بیٚیہِ چھُو کانٛہہ یہِ سِیُن ویُن بناوُن سبزی یہِ حظ کوٗتاہ چھُو تۅہہِ ضروٗرت اَچھا سورُے حظ آ وُچھِو حظ اَسہِ نَش کیٛاہ کیٛاہ چھُ اکھ حظ بننَو تۅہہِ لٲر آ بیٚیہِ حظ بننَو تۅہہِ لیٚمبۍ اَدرکھ تہِ حظ بنہِ اَسہِ نِش بیٚیہِ حظ چھِ اَسہِ باقٕے ہاکھ چھُ سبزی حظ چھِ تۅہہِ ضروٗرت سُہ تہِ بنہِ اَسہِ نِش آ بیٚیہِ کیٛاہ حظ چھِ یِم مُجہِ گازرِ یہِ سلادٕے سٲری تہٕ بیٚیہِ چھِ سبزی مشروٗم تہِ چھِ حظ ضروٗرت کِنہٕ اَچھا یہِ کوٗتاہ چھُ تۅہہِ ضروٗرت مشروٗم حظ مشروٗم کوٗتاہ چھُو تۅہہِ ضروٗرت اَچھا ہُم کَس دِیِو تُہۍ باقٕے سبزی کَر نِیِو تُہۍ آ ریٹ کٔروٕ حظ فاینل تۅہہِ حظ گژھِ یہِ بہٕ اوسُس حِساب کَران اَتھ لٲرٕس گژھان تۅہہِ فاینل ریٹ حظ ونہو بہٕ اَکے ساتہٕ اکھ یتھ ستتھ رۄپیہِ حظ پانٛژھ کی جی لٲر اَہَن حظ لٲر پانٛژھ کے جِی گازرِ تہِ حظ گژھان ڈۄڈ ہتھ تہٕ مُجہِ گژھان زٕ ہتھ رۄپیہِ حظ بیٚیہِ حظ چھُ ہاکھ ہاکھ گَژھِ سۄ گٔیہِ اَز اَز چھِ گرِ تہِ آسان اکھ ہتھ وُہہ رۄپیہِ حظ باقٕے حظ اگر تۅہہِ بیٚیہِ کیٚنٛہہ چھُو اَدرکھ یا لیٚمۍ ویٚمۍ باقٕے ضروٗرت تیلہِ گوٚو ؤنۍزیٚو اَسہِ باقٕے تہِ حظ آ بیٚیہِ حظ یہِ پیمٮ۪نٛٹ گَژھِ کیشِی یوت گژھٕنۍ پیمٮ۪نٛٹ گَژھِ کیش گژھٕنۍ حظ اتھس منٛز اَتی وۄزُم چھُ نہٕ حظ أسۍ کَران کیٚنٛہہ ٹھیٖک حظ چھُ تُہۍ کَر حظ یِیِو دُکانس پٮ۪ٹھ اَچھا چَلو ٹھیٖک حظ چھُ تیٚلہِ اَدٕ کیٛاہ ٹھیٖک حظ چھُ ییٖزیٚو حظ دُکانس پٮ۪ٹھ اَتھ گٔے گَارنٹِی گَارنٹِی حظ گَارنٹِی آ گَارنٹی حظ اَہَن حظ بِلکُل ییِو حظ تُہۍ دُکانس پتہٕ کَرو أسۍ باقٕے کتھٕ حظ تَتِی